اُستاد جی مےٚ ؤنتَو تُہۍ اَکھ کَتھ پہلگام تٲم کوٗتاہ ٹایِم لگِہ اَسہِ مےٚ باسَان بٕتھِ چھُ جام بیٚیہِ چھِ شاید یاترِیَن گٔمٕژ گٲڑِۍ خراب یپٲری لگہٕ ٹایِم اس لیے مےٚ باسان أسۍ نیٚرو یپٲری یجبرار کِنۍ ایٚپٕل روڑ کِنۍ